مےٚ حٕظ کَرے کے جی اؠن پؠٹھ پیٖزا آرڈَر أسۍ ٲسۍ اَز واریاہ کالہِ ویٚس سَمکھؠمژٕ اَسہِ وَنے أسۍ کَرو اَز گَرِ تھوڑا بہت مَزٕ ہیوٗ مَگر یُتھ ییٚلے یہِ پیٖزا سون گَرٕ ووت یہِ اوس واریاہ زیادٕ تُرُن گوٚمُت یہِ اوس نہٕ کھیٚون لایکٕھے تَوَے چھَ میٲنۍ گُزٲرِش یِمَن سارنٕے سٹافَن کہِ تُہۍ کٔرِو کٲم تُہۍ کٔرِو یِمَے یِہٕنٛز پیکیجِنٛگ تِژھ کہِ یُس یہِ تھوڑا زیادَے ٹایمَس خٲطرٕ توٚت روزَن یِہٕنٛد پیکیجِنٛگ کٔرِو تُہۍ اِنسولیٹڈ بیگَن منٛز یا تِتھؠن کَنٹینیٚر کَنٹَنیٚرَن منٛز یِمَن مَنٛز نہٕ ہوا آسہِ اَندَر یا نؠبَر گژھان کِہیٖنۍ تاکہِ یِم روزَن واریَہَس ٹایمَس خٲطرٕ گَرَم یِہَن چھَ میٲنۍ گُزٲرِش